سانہِ علاقُک یُس بڈگامہِ کِس ڈِسٹرکَس منٛز چھُ شہرِ سِری نَگرٕ پٮ۪ٹھٕ تقریٖبَن پانٛژھ ترٕٛہ کِلوٗ میٖٹر دوٗر یَتھ اَصلی ناو چھُ بیٖروا قصبہٕ بیٖروَس منٛز چھِ أسۍ بَسان یُس اَصلَس منٛز کٔشیٖر ہٕنٛدِس مٔنٛزِمِس حِصس منٛز چھُ بَسان چھِ أسۍ بَسان سوٚن سانہِ علاقُک اَصلی پیشہٕ چھُ زٔمیٖن دٲری ییٚمہِ علاقٕکۍ لُکھ چھِ کَران سٲری کَم یا زیادٕ زٔمیٖن دٲری یَتھ منٛز یِوان چھُ کیٚنٛہہ زٔمیٖن دار چھِ یورٕ کَران باغَن سۭتۍ کیٚنٛہہ چھِ کَران کھاہَن سۭتۍ دان ڈورٮ۪ن سۭتٮ۪ن تہٕ یَتھ منٛز أسۍ مُختٔلِف قٔسمَن ہٕنٛدۍ فَصل چھِ وۄپداوان یَتھ منٛز اَگر أسۍ وَنو تہٕ ہاٹیکَلچر یَتھ منٛز یِوان چھُ ژوٗنٛٹھۍ ژوٗنٛٹھٮ۪ن ہٕنٛدۍ مُختٔلِف قٔسٕم یَتھ منٛز لاگان چھِ أسۍ ہاے ڈینسٹی تہِ مُختٔلِف قٔسمَن ہٕنٛدۍ ژوٗنٛٹھۍ باغ تہِ چھِ أسۍ لاگان یَتھ منٛز وُنکٮ۪س یِوان چھُ اِٹلی گالا ریڈ مایِن وغیرہ وغیرہ نٔوۍ نٔوۍ قٔسٕم چھِ ژوٗنٛٹھٮ۪ن ہٕنٛدۍ لاگان یِتھٕے پٲٹھۍ چھُ دان زٔمیٖن دانٮ۪س منٛز تہِ ٲسۍ أسۍ برٛونٛٹھ کَران اکھ قٔسٕم یَتھ أسۍ وَنان ٲسۍ درٛنٛگۍ بارٕ تَمہِ پَتہٕ گٔے حالات سَپدان ٹایمَس سۭتۍ سۭتۍ بدلٮ۪و سُہ تہِ تہٕ وۅنۍ چھُ أسۍ کَران نٔوۍ نٔوۍ قٔسٕم یَتھ وۅنۍ وَنان چھِ بارٕ تہٕ سانہِ علاقُک اَصلی سٲری لُکھ چھِ زٔمیٖن مَنٛزَے پَنُن فَصٕل کٔڈِتھ پَنُن گرٕبار پَکناوان تہٕ یُس تہِ ییٚتہِ فَصل نیران چھُ چاہے تِم ژوٗنٛٹھۍ آسن یا دانہِ آسن تہٕ یا مٔزیٖد کیٚنٛہہ کٔنٕکھ تِلہٕ پھل یَتھ تیٖل نیران چھُ کھٮ۪نہٕ تیٖل یا عٔلِش یا کٔنٕکھ یَتھ أسۍ ژۅچہِ بَناوان چھِ یہِ سورُے فَصٕل أڈۍ ہَن پانَس اِستعمال کٔرِتھ تہٕ باقٕے شہرِ سِری نَگرَس کُن أسۍ رَوانہٕ کَران یہِ وُچھِتھ ییٚمہِ ساتہٕ أسۍ شہرِ سری نَگرَس منٛز قصبَن کُن یہِ سوزان چھِ تِم قصبٕکۍ لُکھ اَمہِ سۭتۍ مُتٲثر گٔژھِتھ یہِ سوٚن یِمہٕ کھاہ ڈوٗرۍ سٲنۍ باغات وُچھنہِ چھِ یِوان ییٚمہِ کِنۍ سانہِ سِیٲحی سِیاح ٹیٛوٗرِزمَس چھُ پوٚچھَر لَگان تہٕ اَمہِ کِنۍ چھُ باقٮ۪ن لُکَن تہِ باقٕے سٲنۍ کیٚنٛہہ نَفر تہِ یِم دُکان ترٛٲوِتھ پَنُن روزگار کَماوان چھِ سانہِ علاقَس منٛز ہٮ۪کَو أسۍ مٔزیٖد کامہِ تہِ کٔرِتھ یَتھ منٛز یِوان چھُ ڈیری فارٕم گٲو رٔچھِتھ تِمَن نِشہٕ دۄد حٲصِل کَرُن تِکیازِ گاسہٕ چھُ اَسہِ مہیا واریاہ زیادٕ یُس أسۍ ہٮ۪کَو اِستعمال کٔرِتھ تِمَن چارواین خٲطرٕ یِم اَسہِ دۄد دِنۍ تہٕ سُے دۄد کٕنِتھ پَنُن روزگار ہٮ۪کَو پَکناوِتھ یا دوٚیُم چیٖز پولٹری فارَم یُس أسۍ سُہ تہِ ہٮ۪کَو رٔچھِتھ یورٕ چھُ واریاہ علاقہٕ واریاہ زٔمیٖن واریاہ فیٖلڈٕ یلہٕ یَتھ منٛز أسۍ یِم چیٖز ہٮ۪کو رٔچھِتھ یِم چیٖز ہٮ۪کوکھ پٲلِتھ تہٕ پَنُن روزگار ہٮ۪کَو پَکناوِتھ یِمَے کیٚنٛہہ چیٖز سٲنِس علاقس منٛز یَتھ منٛز یُس اکھ ٹیٛوٗرِزمُک یُس اکھ ٹیٛوٗرِزمُک ہَب تہِ چھُ یِوان ماننہٕ تِکیٛازِ ؤنکٮ۪س چھُ ییٚتھۍ علاقَس منٛز دۄدٕ پَتھری توسہٕ مٲدان یوٗس مَرٕگ ییٚمے ڈِسٹرکٹ بَڈگام کہِ کیٚنٛہہ جایہِ یوٚت لُکھ یوٚت ٹیٛوٗرِزٔم گژھان چھِ یِم چیٖز یِمہٕ جایہِ وُچھنہِ تہٕ تَمہِ سۭتۍ چھُ سٲنِس روزگارَس منٛز پوٚچھَر سَپدان